أسۍ چھِ بناوان واریاہ چایہِ چھِ أسۍ بناوان لیٚپٹن چاے چھِ أسۍ بناوان کٲشٕر چاے چھِ أسۍ بناوان قٔہوٕ چھِ أسۍ بناوان لیٚمن ٹی چھِ أسۍ بناوان گرٛیٖن ٹی چھِ أسۍ بناوان یا جیٛوٗس چھِ بناوان أسۍ چھِ وارِیاہ بناوان اتھ منٛز یا شیک چھِ بناوان کیٚنٛہہ گۄڈٕنیٚتھٕے چھِ أسۍ ٲں لیٚپٹن چاے بناوٕنۍ چھِ آسان یِتھ کٲٹھۍ زِ گۄڈٕ چھِ آسان ٲں یوٗتاہ حِسابہٕ چیٚیہِ اِنسان ٲں چاے ٲں لیٚپٹن چاے چھِ آسان گۄڈٕنیٚتھٕے چاے ترٛاوٕنۍ تتھ منٛز گۄڈٕ چھُ آسان آب لاگُن آبہٕ کَپ اکھ تتھ منٛز چھِ آسان پتہٕ ترٛاوٕنۍ ٲں لیٚپٹن چاے لیٚپٹن چاے چھِ آسان تتھ منٛز ترٛاوٕنۍ تیٚلہِ ٲں پتہٕ ییٚلہِ تتھ ٲں گرٛیٚکھ چھِ یِوان وارِیاہ اصٕل گرٛیٚکھ چھِ لگان تتھ تتھ چھُ پتہٕ آسان ترٛاوُن دۄ ٲں دۄدھ دۄدھہٕ کپ اکھ بیٚیہِ چھُ تتھ آسان ترٛاوُن کھنٛڈ تہٕ ٲں یُس یوٗتاہ کھنٛڈ کھیٚیہِ تیٛوٗتاہ کھنٛڈ چھُ آسان تتھ ترٛاوُن پتہٕ چھُ تتھ آسان کھنٛڈ وُچھُن اگر سۄ بَنے ٲں کھنٛڈ آسیٚس گوٚمُت اصٕل تہٕ لیٚپٹن چاے گٔے تیار پتہٕ چھُ ٲں نُن چاے یِوان نُن چاے تہِ چھِ أسۍ لاگان آبہٕ کپ اکھ یوٗتاہ حِساب آسہِ اگر واریاہ بٲژ آسیٚن تتھ چھُ تیٛوٗتاہ آب آسان لاگُن اگر وۄنۍ اکسی اِنسانس کیٛت آسہِ تہٕ تتھ چھُ آسان اَکوے کپ لاگُن پتہٕ چھِ ترٛاوٕنۍ تتھ نُن چاے أسۍ تتھ تہِ چھِ لگان وارِیاہ گرٛیٚکہٕ پتہٕ چھِ ترٛاوان أسۍ تتھ دۄدھ بیٚیہِ چھِ ترٛاوٕنۍ تَتھ فُل پٖینٛژ أڑ بیٚیہِ چھُ ترٛاوُن یَتھ نُنہٕ چمچہٕ تتھ اکھ تتھ چھُ گژھان سُہ پِنٛک کلر ہیٛو تھوڑا ڈِم پِنٛک ہیٛو گژھان کلر رُت تہٕ سۄ گٔے نُنہٕ چاے تیار پتہٕ چھِ أسۍ بناوان قٔہوٕ قٔہوس منٛز چھِ أسۍ ترٛاوان گرٛیٚکھ دِوان تتھ چھِ آسان نُنہٕ چایی ترٛاوٕنۍ قٔہوس پتہٕ چھُ آسان تتھ دۄدھ ٲں ترٛاوُن پتہٕ یِمٔے کھنٛڈ ونٛڈ چھُ تتھ آسان ترٛاوُن ڈرٛاے فرٛیٛوٗٹٕس چھُس آسان ترٛاوُن کھوٗپرٕ کِشمِش بادم پرٛیٚتھ کانٛہہ ڈرٛاے فرٛوٗٹ یہِ تہِ چھُ سُہ چھُ آسان تتھ منٛز ترٛاوُن تتھ چھِ لگان پتہٕ واریاہ گرٛیٚکہٕ تتھ چھُ سُہ بٕڑ ٲلہٕ چھِ تتھ آسان ترٛاوٕنۍ ٲں سبٕز ٲلہٕ چھِ تتھ آسان ترٛاوٕنۍ سبٕز ٲلہٕ تہٕ تتھ چھُ سُہ مشک ہیٛو یِوان اصٕل مشک رُت قٔہوٕ گوٚو تیار پتہٕ چھِ آسان گرٛیٖن ٹی چھِ بناوان ٲں گریٖن ٹیٖز ییٚلہِ اسہِ کٔڑ گرٛیٖن ٲں سُہ چھُ آسان پاکیٚٹ اوٚڈٕے تتھ چھُ آسان ٲں وُشُن ٲں ٲں وُشُن کپ ترٛیشہِ کپ اکھ آسان اکھ اَنُن تتھ منٛز چھُ آسان سُہ ڈِپ کَرُن گریٖن ٹی چھِ ہیٚکان تِتھ کٲٹھۍ تہِ چیٚتھ ٲں یا شیک چھِ أسۍ بناوان بیٚنَنا شیک چھِ أسۍ بناوان بیٚنَنا شیک چھِ أسۍ یِتھ کٲٹھۍ زِ بناوان زِ ٲں أسۍ چھِ مِکسر مِکسر اکھ اَنن تتھ منٛز چھِ أسۍ بیٚنَنا ترٛاوان بیٚنَنا ہس ٲں پٮ۪ٹھ چھِ أسۍ ترٛاوان شِشُر بیٚیہِ چھِ أسۍ ترٛاوان تتھ منٛز آب تتھ منٛز چھِ أسۍ ترٛاوان بیٚیہِ کھنٛڈ تہٕ ٲں ترٛاوان چھِ مِکسرَس منٛز سُہ چھُ تتھ کَران ٲں وارِیاہ اصٕل ٲں سُہ چھُ تتھ کَران سورٕے ٹھیٖک تتھ چھِ أسۍ پتہٕ ترٛاوان أسۍ ہیٚکو تتھ پتہٕ تٔرٛٲیِتھ آیس کرٛیٖم تہِ پٮ۪ٹھہٕ ٲں آیس کِریٖم سۭتۍ چھُ تتھ مشک گَژھان بیٚیہِ چھُ گژھان سُہ وارِیاہ زیادٕ اصٕل پتہٕ چھِ أسۍ سُہ کپس منٛز پھران تہٕ چیٚوان ٲں بیٚیہِ چھِ أسۍ اتھ منٛز بناوان یِمٔے گرٛیٖن ٹی چھِ بناوان لیٚمن ٹی تہِ چھِ ہیٚکان أسۍ بنٲیِتھ ٲں پرٛیٚتھ کیٚنٛہہ چھِ أسۍ بناوان اتھ منٛز ٲں چاے واے لیٚپٹن چاے کٲشٕر چاے ٲں یِمٔے قٔہوٕ چھِ أسۍ بناوان یا ٲں دالہٕ چیٖن ٹیٛوٹھ چھِ أسۍ بناوان